اَلسلام علیکُم کیٛاہ حظ ٹھیٖک چھِوا فِٹ چھِوا گرِ چھا ییٚحسانٕے بَچہٕ وَچہٕ چھےٚ ٹھیٖکٕے سٲری چھِوا فِٹ کھِرمہٕ چھِوا روزان شٔکیٖل احمد ڈار بہٕ حظ چھُس اٮ۪کٕسپوٹَر بہٕ چھُس یہِ مال وال ہٮ۪وان نا تہٕ مےٚ دوٚپ یِہُس کھَسو اُکُن کھِرَم کُن تہِ اَتھ چھِ یہِ آسہِ وٕڈٕروُن مال یہِ چھُ اَصلٕے آسان تہٕ یہِ ہسا یہِ تی وَنہٕ ہا بہٕ تۄہہِ چھُوا پانسٕے کِنہٕ ژوٗنٹھۍ چھِو ترٛاوَن تۄہہِ چھِوا پانسٕے اٮ۪ڈوانٕس وٮ۪ڈوانٕس کٲنسی نِش اوٚنمُت تہٕ مال مال کَمہِ آیہِ چھُو آسَن کیٛاہ چھُو یہِ کُلوٗ رٕکھَل چھُوا اچھا تہٕ ہاے آ سۄ تہِ چھُ تہٕ مال چھا صاف

تیٚلی آسہِ یہِ چھُوا یِہُس پٕلانا کیٚنہہ اَسہِ سۭتۍ کٲم کَرنُک تہٕ یہِ یہِ کیٛاہ چھُو لاگان اَتھ یہِ اَتھ چھُوا گَتَے لاگَان تہٕ کٔژ آنٛچہِ ساڑ سَتھ ہا ساڑٕ سَتھ

اَگر پونٛسہٕ وونٛسہٕ لَگَن کیٚنہہ ضوٚرَتھ فون نَمبر یہِ چھِ میون ژٕ یی زِ یہِ ژٕ کٔرۍ زِ مےٚ سۭتۍ رٲبطہٕ ژےٚ ہٮ۪کَے بہٕ پونٛسہٕ ترٛٲوِتھ بروںٛٹھٕے پَرواے چھُنہٕ اَوا آ بہٕ کرٕ نہٕ بہٕ کرٕ نہٕ اِنشاء اللہ اِنشاء اللہ بیٚیہِ اَگر اللہ تعالیٰ ہُنٛد یَژھُن اوس یَتھ بیٚیِس رٮ۪تس منٛز کھسہٕ بہٕ وارٕ کارٕ اور أتی کَرو کَتھ بیٚیہِ دِ مےٚ بیٚیہِ دِ ژٕگرٕنا

اَچھا تۄہہِ سۭتۍ کرہو کَتھ صُبحَن آسو وارٕ کارٕ یہِ تُہۍ یۄس یہِ باغس منٛز بَرٲے کٔرِو نا أتھی تُلہٕ بہٕ باغہٕ منٛزَے مال تہٕ پونٛسہٕ کرٕ بہٕ پوٛنسہٕ کرٕ بہٕ أتھی حوالہٕ یِہُس چھِ یِہُس روزِ اِنشاء اللہ ریٹ واریاہ ہیوٚر خۄداے سٕنٛدِس فَضلہٕ سۭتۍ مَگر مال گژھِ صاف آسُن آ اَتھ تھٲیِو خاص خیال اَتھ تھٲیِو خاص خیال تہٕ اَتھ کٔرِو محنت آ اَتھ کٔرِو محنت جِنابہِ موٚحتَرَم یہِ ہَسا یہِ آز مَہ روٗزِو شیٚنٛگِتھ ویٚنگِتھ کیٚنہہ تہٕ پَگاہ ییٚمِس مال آسہِ صاف ییٚمِس یہِ مال آسہِ صاف تٔمۍسٕے یی ریٹ چھُ نا ٹھیٖک آ اَتہِ تھاو یِمَن باقٕیَن تہِ ؤنِتھ یا اَپٲرۍ آسہِ نَے بیٚیہِ تہِ کیٚنہہ یِم یار دوس پَنٕنۍ ژےٚ آ آ یِمَن وَن جِنابہِ موٚحتَرَم یہِ ہَسا یہِ پونٛسہٕ تہِ لگٮ۪کھ یہِ کیٚنہہ ضوٚرَتھ تہِ تہِ ہٮ۪کوہکھ دِتھ صُبحَن تُلو أتھی مال باغَس منٛز یہِ بَرٲے کٔرِتھ أتھی یہِ ہَسا یہِ أتھی تُلو أتھی کرو ریٹہِ ہَن أتھی تُلو مال أتھی کرو پونٛسہٕ ہَن حَوالہٕ آ سُہ گوٚو نارمَل سُہ گوٚو نہٕ کِہیٖنۍ سُہ گوٚو سُہ گوٚو یہِ سُہ ہَن چھِ ہٮ۪کان ٲسِتھ ہَتہٕ منٛز ہَتہٕ منٛز پیٹہِ بوز آ سُہ کوٚڑ نیٚبَر تَتھ گژھِ اَلایِو ریٹ چھُ نا ٹھیٖک آ اَسہِ بوٗز ہے اَسے پَے چھِ اَسہِ بوٗز یہِ ہَسا یہِ منٛزٕ یہِ گوٚو یہِ گوٚو پَتَے مارکیٹ ڈَوُن أسۍ تہِ کیٛاہ کَرٕہَو وۄنۍ چھُو اَکھ چیٖز اللہ تعلیٰ سُنٛد گژھِ یَژھُن آسُن یِہُس کَرٕہوس پَرسُچ یہِ ہَسا یہِ سُہ کَٹھ قصوٗر تہِ کَڑٕہوس چھُنا ٹھیٖک یِہُس کَڑٕہوس یہِ سُہ ہن تہِ تِکیازِ یہُس گژھِ واریاہ خۄدایہِ سٕنٛدٮ۪ن فَضلہٕ سۭتۍ ریٹ ہیوٚر یِتھَے گژھِ بیٛاکھ چیٖز تہِ کرٕنۍ تہٕ یہِ ہَسا یہِ گرٛیٖس بایَن چھُس بہٕ گُزٲرِش کران اُشُرٕ زَکات اَتھ تہِ گژھِ دِنۍ اُشُرٕ زَکاتہٕ ہَن تہِ گٔے آ غریٖب غُرباتَن دیُت اللہ تعلیٰ چھِ اَتھ پانَے پَتہٕ رٲچھ کران وٕنیُک تام اَگر تۄہہِ تھوڑا اوسوُ کیٚنہہ کیٚنہہ کٔمی پیٖشی ہوسکتا اوسوُ کیٚنہہ منٛزٕ غفلَتَس منٛز گٔمٕتۍ تہٕ حِنابہِ موٚحتَرَم اَتھ کٔر کٲم اُشرٕ زَکات ہَن دِتۍ جِنابہِ موٚحتَرَم اللہ تعلیٰ چھِ پَنُن فَضل کران اور یہِ ہَسا یہِ یہِ گژھِ مَسلہٕ حل تہٕ مال تہِ روزِ صاف ریٹ تہِ یی اَصٕل آ أسۍ چھِ اور شُرہوم تام وٲتۍمٕتۍ اَسہِ چھُ پَتہٕ اَتہِ پٮ۪ٹھ ہیوٚر کُن کھَسُن کَمسٕے دوٚپمَے أسۍ چھِ آ اچھا تی ہا آ آ شُرہوم تام چھُس بہٕ ووتمُت نا شُرہوم تام چھُس بہٕ ووتمُت اَدٕ تَمہِ دۄہ کرٕ بہٕ فون تہٕ مےٚ روٗزۍزیو بٕتھِ تہٕ یہِ ہَسا یہِ پَرواے چھُنہٕ کیٚنہہ اوکے اوکے اوکے اوکے اَلسلام علیکُم